مےٚ حظ کَرنایاو مےٚ مےٚ حظ کَرنایا و اکھ شیمپوٗ آرڈر مِنترا پٮ۪ٹھ تہٕ تَتھ اوس ناو نایِل مَگر ییٚلہِ مےٚ سُہ موتھ کَلَس کوٚر یوٗز مَگر مےٚ نَہ ح ظ باسیو سُہ ٹھیٖک کیٚنہہ مےٚ حظ گوٚو مَس یِہوے واریاہ زیادٕ ترکُر ہیوٗ مےٚ ژوٚل مَس تَمہِ سۭتۍ نیٖرِتھ مےٚ باسیو سُہ واریاہ بَکواس پروڈَکٹ مطلب مےٚ کھوٚت نہٕ سُہ بِلکُل تہِ پَسند کہیٖنۍ تہٕ واریاہ زیادٕ اوس سُہ مطلب سُہ اوس ییٚلہِ مےٚ سُہ مَتھ کَلَس اَمہِ سۭتۍ آیہِ مےٚ چپکی چپکی ہِیر ہِش مَس اوس چپکی چپکی ہیوٗ گژھان تہٕ مَگر مےٚ لوٚگ نہٕ سُہ بِلکُل تہِ پَسند کِہیٖنۍ تَمہِ سۭتۍ گوٚو مےٚ مَسٕے یوت تَباہ واریاہ زیادٕ ییٚمہِ سۭتۍ ؤنکٮ۪ن بہٕ مطلب پَتہٕ مےٚ تروو پَتہٕ سُہ پروڈَکٹ مطلب اَنٕنُے سُہ اوس واریاہ زیادٕ خراب پروڈَکٹ